اَسلام وعلیکُم تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِو دُکانسٕے پیٚٹھ اَسہِ حظ یِمہٕ شُپۍ ژور نِنۍ تُہۍ چھُو حظ اَتہِ ایویلیبٕل شُپ یہِ اَگر حظ أسۍ شُپ نِمو اَسہِ چھِ تِم فینسِنٛگ وٲلۍ نِنۍ تُہۍ کۭتِس چھِو مان ژٕ دِوان ڈِسکاوُنٹ دِیِو حظ تُہۍ أسۍ چھِ تۄہِی نِش نِوان شوٗز سٲری اَسہِ چھِ نِنۍ واریاہ شوٗ اَسہِ چھُ نیُن لۅکٕٹۍ سایِز تہِ تہٕ بٔڈۍ سایِز تہِ تُہۍ ؤنِو تُہۍ کوٗتاہ ڈِسکاوُنٛٹ دِیِو تیٚمی حِسابہٕ نِمو أسۍ پَتہٕ أسۍ چھِ تۄہِی نِشہٕ نِوان أسۍ چھِ ڈیلی کَسٹمَر تٔہٕنٛدۍ ٹُونٛٹی پٔرسَنٹہٕ پَتہٕ کۭتِس چھِ تِم تُہۍ دِوان کیٛاہ حظ مےٚ چھِ نِنۍ فینسِنٛگ یم تِم بجہِ چھِ تِمَن چھِ نہٕ سَپوٹٔس تہِ یُس تِمَن پَتہٕ پنٕنۍ چوٚیِس یِیہِ تِمٕے گژھنم تانۍ تُہۍ ؤنِو تُہۍ کٔرۍوا اَسہِ ڈِسکاوُنٛٹ کیٚنٛہہ تہٕ پَتہٕ أسۍ یِمو تیٚلہِ پگاہ تہٕ نِمو تۄہہِ نِش شوٗ آ ٹھیٖک حظ چھُ أسۍ یِمو پَگاہ تور تیٚلہِ أسۍ کرو پَتہٕ چوٗز تٔتۍ اَگر اَسہِ آو چویِس تہٕ نِمو مَگر یہِ تَتہِ تھٲوِزیٚو پَتہٕ عزتھٕے اَسہِ إں ٹھیٖک حظ گوٚو تہِ حظ اَچھا اَسلام علیکُم